اَلسَلامُ علیکُم تبَسم بشیٖر تُہۍ چھُو ٹھیٖک تُہۍ ؤنِو پانَس مُتعلِق تُہۍ کَہ کَر چھُو زٲمٕتۍ روٗزان کَتہِ چھُو پوٚرمُت کوٗتاہ چھُو آز کیٛاہ چھُو ٲں کَران وعلیکُم اَلسَلام بہٕ چھَس ٹھیٖک مےٚ چھُ ناو تبسم بشیٖر وانی بہٕ چھس زامٕژ ڈسٹِرٛک پُلوٲمۍ کِس أکِس گامس منٛز تتھ ناو چھُ پتھن بہٕ چھَس زامٕژ مارٕچ کُنوُہ شٮ۪تھ تٕرٛنَمتھس منٛز تہٕ مےٚ چھُ دٔہمہِ تانۍ پوٚرمُت آی ایٚم آی سکوٗلَس منٛز تہٕ کٔہمہِ تہٕ بٔہمہِ ہُنٛد چھُ مےٚ گٔرلٕز ہایر سیٚکنٛڈرٛی ٲں تعلیٖم حٲصِل کٔرمٕژ مےٚ ٲس آرٹٕس سبجیٚکٹہٕ تہٕ پتہٕ کوٚر مےٚ گرٛیجویشَن ڈگری کالج ٲں پُلوٲمِس منٛز حٲصِل تَمہِ پَتہٕ کوٚر مےٚ ایٚم اے اِنٛگلِش سَبجیٚکٹَس منٛز ٲں کَشمیٖر یونیورسِٹی ساوُتھ کیٚمپَس اَننٛت ناگَس منٛز حٲصِل تَمہِ پَتہٕ کوٚر مےٚ بی ایٚڈ کے سی ایٚف کالیجَس منٛز حٲصِل آز چھَس بہٕ سیدی کِڈٕس سکوٗلَس منٛز پَرناوان بیٚیہِ چھَس گَھرِچۍ کٲم کاج کَران